اَسلام علیکُم وَرحمت اللہِ وَبرکاتَہُ اَز ونہٕ بہٕ تۅہہِ پنٕنِس پنٕنِس أکِس چیٖزس مُتعلق یُس زن مےٚ حال حالٕے مٔلۍ اوٚن یہِ پیٚو مےٚ واریاہ درٛۅگ ریٹس یَتھ زَن ناو چھُ مِکسر اَتھ چھِ ژور بانہٕ سٍتۍ مگر اَکھ تہِ بانہٕ چھُنہٕ ٹھیٖک پاٹھۍ کَران نہَ چھُ اَتھ منٛز مصالہٕ سیوٚد پِشنہٕ یوان نہَ چھُ اَتھ منٛز سیوٚد مرژٕروانٛگن کَرنہٕ یوان یہِ پٮ۪و مےٚ واریاہ درٛۅگ ریٹس بیٚیہِ پٮ۪وم بہٕ تۅہہِ امٮُ۪ک گاٹہٕ کُلس پٮ۪ٹھ چھُنہٕ یہِ کِہیٖنٛۍ چلان پتہٕ پتہٕ ووٚن مےٚ دوستن أکۍ ژٕ اَن بدل مگر مےٚ اوس یہِ آلریڈی اوٚنمُت مےٚ ہوٚکھ نہٕ پتہٕ بیٛاکھ أنِتھ کیٚنٛہہ یہِ چھُنہٕ پاوَر بَرابَر نَوان أمۍ کوٚر واریاہہِ لٹہِ پُلگ شاٹھ